أسۍ چھِ کٲشِر زَبان کَران گَرَس مَنٛز یوٗز لۄکٹیٚن بَچَن سۭتۍ تہِ بُزَرگَن سۭتۍ تہِ بُزَرگ چھِ کَشمی کٲشری زَبانی یٲژَن کَران اِستعمال کیازِ کٲشِر زَبان چھِ ییٚلہِ أسۍ کَرو کٲشُر تیٚلے روزِ سٲنٛۍ زَبان زِنٛدٕ کَش زَبانہِ مَںٛز چھِ أسۍ گیٚوان تمہِ سۭتۍ چھِ سانہِ سانہِ کٲشرٕ زَبانہِ اکھ پوچھَر مِلان بیٚیہِ چھِ أسۍ کٲشِر زَبانہِ مَنٛز اَسناوان گِنٛدناوان شُریٚن بٔڑۍ بُزَرگ یِم چھِ تِم چھِ بَچَن دٔلیل وَنان یِم بُزَرگ چھِ تِم چھِ دٔلیل وَنان بَچَن کٲشِر زَبانہ مَنٛز یِم بٔڑۍ چھِ تِم چھِ وَنان بَچَن کٲشر زَبانہ مَنٛز کُنتہِ چیٖزَس یتھ چھِ یِتھ کیٚن وَنان لۄکٕٹۍ بَچہِ چھِ کَران آز اردو مَگَر یِم بُزرگ چھِ تِم چھِ تِمَن سۭتۍ کٲشر زَبانی کَران تِم چھِ آزکَل چھِ بَچہِ وۄتھان تِم چھِ وَنان دَپان چھِ یتھ چیٖزَس کیاہ چھِ کٲشِر پٲٹھۍ وَنان کیاز کہِ تِمَن چھَ نہٕ پَتہٕے آسان اَڈیٚن بٔچِیَن چھَ نہٕ آسان پیی کٲشِر پٲٹھۍ کُنہِ چیٖزَس کیاہ چھِ وَنان پَتہٕ چھِ تِمَن بُزرگ وَنان دَپان چھِکھ اتھ چیٖزَس چھِ یِتھ کیٚن وَنان اتھ چیٖزَس چھِ ہُتھ پٲٹھۍ وَنان کٲشِر پٲٹھۍ کٲشِر زَبان چھِ اکھ مٔدٕر تہٕ میٖٹھ زَبان یہِ چھِ أسۍ اِستعمال کَران پَننِس گَرَس مَنٛز یہِ چھِ أسۍ کَران کُنہِ تہِ جایہِ کَران اِستعمال تہٕ خاص کَر سٲنٛۍ بُزَرٕگ بُزَرٕگ چھِ روزان کٲشٕر زَبان کَران امہِ سۭتۍ چھ سانہِ لینٛگویج ملان پۄچھَر سٲنٛۍ لینٛگویج چھِ دۄہ کھۄتہٕ دۄہ چھ امہِ سۭتۍ ہُریٚر گَژھان تَتھَن کیازِ کہِ بُزَرگ چھِ نہٕ ہیٚکان اردو وردو کٔرِتھ کِہیٖنۍ أسۍ چھِ گیٚوان خانٛدرَن پیٚٹھ چھِ أسۍ گیٚوان تہِ کٲشٕر زَبانہ مَنٛز تمہِ سۭتۍ چھِ اَسہِ اکھ خوشی مِلان اَسان گِنٛدان تہِ چھِ أسۍ کٲشرٕ زَبانہِ مَنٛزٕے پانہٕ ؤنیٚن گیٚوان چھِ أسۍ وَنوان چھِ أسۍ کٲشر زَبانۍ مَنٛز خانٛدرَن پیٹھ وَنوُن چھِ وَنان أسۍ مَہراز یِیا مَہرِن نیرِ تَتھ چھِ أسۍ اَلَگ پٲٹھۍ وَنوان وَنوان مَہرٕن نیرنہٕ وِز تہِ چھِ أسۍ وَنوان کٲشر زَبانہ مَنٛز مَہراز یِنہٕ وِز تہِ چھِ أسۍ وَنوان کٲشر زَبانہ مَنٛز مَہراز نیرنہٕ وِز تہِ چھِ أسۍ گیٚوان تہِ چھِ أسۍ تہٕ وَنوان تہِ چھِ أسۍ کٲشرٕ زَبانہِ مَنٛز تمہِ سۭتۍ چھُ سانہِ زَبانہِ مَنٛز دۄہ کھۄتہٕ دۄہ ہُریٚر گَژھان سون کَچَر کَلچَر چھُ تمہِ سۭتۍ زِنٛدٕ روزان کٲشٕر زَبان چھِ سانہِ خٲطرٕ واریاہ بیٚٹَر تہٕ اَسہِ چھِ کَران ہَر ساتہٕ اِستعمال بٔڑۍ بُزَرگ چھِ کَران گَرَن مَنٛز کَش کٲشرُے یوٗز کٲشر زَبانٕے یوٗز